بہٕ چھُس پَنُن قۭمتی وَقت کٔرِتھ رایٹِنٛگ کُن واریاہ تَوَجوٗع دِوان رایٹِنٛگ چھِ مے اَکھ اصٕل عادت بہٕ چھُس لَگ بَگ پرٛٮ۪تھ دۄہ زٕ یا ترٛے گَنٛٹَن لیکھان اور مے چھِ لیکھنہٕ خٲطرٕ اَکھ پٕلیس گَرَس منٛزٕے مُنتخٕب کٔرمٕژ یَتھ منٛز بہٕ اَکھ چیر تہٕ ٹیبٕل اِستعمال کٔرِتھ چھُس پَنٕنۍ رایٹِنٛگ لیکھان